یِم گامٕکۍ لوٗکھ آسان چھِ تِم کیٛاہ چھِ کران تِم چھِ پنٕنۍ لایف کران ایٚنجاے اصٕل پٲٹھۍ تِکیازِ کہِ یِم چھِ پانہٕ ؤنۍ ہمسایہِ دٲری منٛز آسان واریاہ زیادٕ محبت ٲکِس ٲکِس سۭتۍ واریاہ زیادٕ اصل پٲٹھۍ چھِ یِم ٲکِس ٲکِس سۭتۍ کتھ کران ہمسایہِ دٲری منٛز مطلب نیبرہُڈس منٛز چھُ آسان یمن پانہٕ ؤنۍ اصل محبت ایز کمپیٲڈ ٹُو شہرٕکۍ مطلب اگر أسۍ کمپیرزنس منٛز وٕچھو یم گامٕکۍ چھِ آسان تِمن چھُ آسان پانہٕ ؤنۍ محبّت بیٚیہِ کیاہ چھِ گامٕکۍ کران کٲم تِمن چھ آسان پننٮ۪ن فامزن پیٚٹھ نیرُن پننٮ۪ن زٔمیٖنَن پٮ۪ٹھ نیرُن وارٮ۪ن منٛز چھ شامن گژھان اِکوٹے سارے زنہِ ہمساے زنہِ اکسی ساتہٕ چھ وارٮ۪ن منٛز گژھان یا کُنہِ ساتہٕ چھِ ایگرکلچر پٔرپز خٲطرٕ دانہِ چھ آسان لونُن یا تھل چھِ آسان رُوٕنۍ یا دان چھ آسان لونُن یا باقٕے کامہِ چھِ یِم آسان چھ وارٮ۪ن منٛز یا زٔمیٖنَن منٛز تِم چھِ اِکوٹٕے کران سٲری گامٕکۍ لوٗکھ تم چھِ اَکی ساتہٕ کران یہِ سٲری گامٕکۍ لوٗکھ پانہٕ ؤنۍ چھ یِم محبت تھاوان پانہٕ ؤنۍ چھ یِم ماے محبت تھاوان بیٚیہِ یِم گامٕکۍ لوٗکھ چھِ آسان یِم چھِ رِلیٖجیٚس پیٖپٕل آسان یِم چھِ روزان یِمن کٕلبٕسن ڈرٛنکنگ لیٖکیور وغیرہ شراب وراب نِش چھ یِم روزان دوٗر نہ نہ نہ بہٕ چھس نہٕ یِمو منٛز کانہہ تہِ ایٚکٹوٹی کران مطلب اللہ تعالٰی رٔچھِنۍ بہٕ چھس یمو ایٚکٹویٹو نِش دوٗر تہٕ یُس گامٕکۍ لُکھ چھِ یِمن چھ واریاہ زیادٕ یِم آسان ریٖزن ایٚنجایمنٹ خٲطرٕ یِمن چھنہٕ ضروٗرت پٮ۪وان یِتھٮ۪ن چیٖزن ہٕنٛز ضروٗرتھ چھنہٕ پٮ۪وان گامکٮ۪ن لوٗکن کِہیٖنۍ تِم چھِ ہٮ۪کان آرام سان پنٕنۍ زندگی اصل پٲٹھۍ ایٚنجاے کٔرِتھ شُرٮ۪ن سۭتۍ گِنٛدُن نیٚبر کُن چکر کرُن وارٮ۪ن کُن چکر کرُن یا باقین جاین نیُن مطلب کانہہ مہمان یی تٔمِس چھ چکرس نوان یا مطلب پانہٕ ؤنۍ چھ ماے محبت چھ اصل پٲٹھۍ اَسہِ چھنہٕ یہِ ضروٗرتھ پٮ۪وان کِہیٖنۍ کہِ أسۍ ہٮ۪کَو أسۍ کرو یِمن چیٖزن ہُنٛد یوٗز مطلب شراب وغیرہ یِمن چیٖزن ہُنٛد یوٗز کرو اللہ تعالیٰ رٔچھِنۍ